بہٕ اوسُس سٔتمہِ پَران ییٚلہِ مےٚ یُس علمِ نجومی چھُ یتھ مَنٛز تارَک چھِ یِوان زوٗن چھِ یِوان اَفتاب چھِ یِوان بیٚیہِ یَتھ مَنٛز یِم سٲری پلیٚنٹ چھِ یِوان یِمَن مُتعلِق زانکٲری جان زانکٲری حٲصِل کَرنُک یُس شوق پیدا گوٚو مےٚ یہِ گوٚو مےٚ سٔتمہِ پیٚٹھٕے ییٚلہِ اَفتابَس کُن نَظَر ٲسۍ تراوان اَتہِ چھِ أسۍ حیرَت اَنگیز چیٖز یِوان ذہنَس مَنٛز اَما یہِ اَفتاب کوٗتاہ دوٗر چھُ سانہِ زٔمیٖن پٮ۪ٹھ اتھ افتابَس مَنٛز کم چیٖز چھِ یِم یِم گَژھان چھِ یِم رِیکشَن گَژھان چھِ یا کینٛہہ تہِ گَژھان چھُ اتھ افتابَس أنٛدۍ أنٛدۍ اتھ مُتعلِق ٲسۍ سَوال وۄتھان زوٗنہِ مُتعلِق ٲسۍ سَوال وۄتھان بَس یِمو چیٖزو کوٚرُس بہٕ واریاہ زیادٕ زیادٕ واریاہ زیادٕ اَٹریٚکٹ کوٚرُس بہٕ یِمو چیٖزو کہِ یہِ یِمَن مُتعلِق علم حٲصل کَرنُک واریاہ زیادٕ گوٚو مےٚ شوق پیدا بَس تتہِ پٮ۪ٹھ لوٚگ مےٚ وُچھُن کہِ یِمو ساینَس دانو اتھ چیٖزَس پٮ۪ٹھ اتھ ایٚسٹرونامی پٮ۪ٹھ اتھ علمِ نجوٗمی علمِ نجوٗمیَتَس پٮ۪ٹھ کَنٹرِبیٚوشَن کٔرمٕژ چھِ سُہ کوٚر مےٚ کوٗشِش مےٚ دۄپ بہٕ زانہٕ تَتھ رِلیٹِڈ تَتھ مَنٛز یِم تہِ کیاہ چھِ یَتھ وَنان یِم ساینَس دان چھِ یِوان تِمَن چھِ وَنان ایٚسٹرو فزِسٹٕس یہِ یِمَن مَنٛز زاننہٕ زاننہٕ چھُ یِوان نو اَز سٹیفِن ہاکِنٛگ چھُ یِوان ماننہٕ یا آینَسٹاینَن تہِ دِژ ایٚس ایٚسٹرو فِزِسِسٹَس فزِکٕس پٮ۪ٹھ واریاہ زیادٕ کَنٹربیٚوشَن بَس ییٚلہِ تہِ أسۍ افتابَس کُن تارکَن کُن وٕچھان ٲسۍ کالچَن حے اَتہِ ٲسۍ حیرَت اَنگیز چیٖز ذہنَس مَنٛز پٲدٕ گَژھان اَما یہِ تارُک کیاز چھُ نَپہٕ نَپہٕ کَران یہِ کیاز چھُ ٹِمٹِماوان یِم چیٖز سٲری یِم چیٖز چھِ پَتہٕ یُتھٕے اَسہِ پَتاہ لٔج امہِ علاوٕ تہِ چھِ گلیٚکسی واریاہ زیادٕ گلیٚکسی یِمَن مَنٛز یِتھے پٲٹھۍ زوٗن چھِ اَفتاب چھ یِمَن مَنٛز یِتھے پٲٹھۍ پلیٚنٹ چھِ یِتھے پٲٹھۍ تارَک چھِ تارَک چھِ زیادٕ تَر یِوان یِمَن گلیٚکسِیَن مَنٛز وٕچھنہٕ پَتہٕ یُتھٕے اَسہِ پَتاہ لٔج سانہِ گیٚہ گیٚہ یۄس سٲنۍ یہِ گلیکسی چھِ اَتھ چھُ ناو مِلکی وے یِمَن اتھ ایٚسٹرونامی مَنٛز پَتہٕ گوٚو مےٚ شوق بیا بیاکھ پٲدٕ کہِ یہِ یۄس یہِ گیٚلیکسی چھِ اَتھ کوٗتاہ ٹایِم چھُ گوٚمُت وجوٗدَس مَنٛز یِنَس امیُک وجوٗد کیاہ چھُ یہِ کِتھ پٲٹھۍ آو وجودَس مَنٛز یِم یِم سَہ یِمو یِمو سَوالو کوٚرُس بہٕ واریاہ زیادٕ اَٹریٚکٹ یِمو سَوالو کوٚرُس بہٕ واریاہ زیادٕ اَٹریٚکٹہٕ کہِ اَسہِ گَژھِ یہِ علمِ نجومی یتھ مَنٛز تارکَن ہُنٛد پلیٚنیٚٹَن ہُنٛد علم چھِ أسۍ حٲصل کَران تہٕ اتھ علمَس مَنٛز چھُ یِوان خاص کَر یہِ چیٖز کہِ اکھ پلیٚنٹ اَگَر چھُ ایٚمِچ کَمپوزِشَن کیاہ چھِ کیاہ چھِ ایٚمِچ کَمپوزِشَن یہِ کوٗتاہ دوٗر چھُ بیٚیِس پلیٚنیٚٹَس نِش یِمَن کُم چیٖز کُم لاز چھِ یِمَن گَوٲرٕن کَران کُم لاز چھِ یِمَن پٮ۪ٹھ حُکومَت کَران یِمو سۭتۍ یِم یِتھ پٲٹھۍ بِہیو چھِ کَران یِتھ پٲٹھۍ طور طٔریقہٕ چھُ یُہُنٛد زاننہٕ یِوان تہٕ تَتھ بَر عکس بیٚیہِ تہِ چیٖزو کوٚرُس بہٕ واریاہ زیادٕ زیادٕ دِلچسپی کٔرٕکھ میٲنِس ذہنَس مَنٛز پٲدٕ سُہ گوٚو ییٚلہِ پانہٕ ؤنۍ لُکھ ٲسۍ پانہٕ ؤنۍ ٲسۍ لُکھ سَوال تہٕ جَواب کَران اتھ مُتعلِق دَپان ٲسۍ تارَک کِتھ پٲٹھۍ چھِ تارَک کِتھ پٲٹھۍ چھِ برزلان اَفتاب تہٕ زوٗن کِتھ پٲٹھۍ چھِ پانہٕ ؤنۍ مِلِتھ جُلِتھ روشَن کَران یتھ زمیٖنَس یِہٕنٛز ریٚڈِییشنہٕ ہُہُنٛز اَثَر کوٗتاہ چھُ زمیٖن پٮ۪ٹھ پیٚوان زمیٖن پٮ۪ٹھ کوٗتاہ دوٗرٮ۪ر چھُ ریٚڈِییشنہٕ لایٹہٕ کۭژاہ ٹایِم چھُ لَگان افتاب پٮ۪ٹھ زمیٖنس تانۍ واتنَس یِمو یِمو چیٖزو کوٚرُس بہٕ واریاہ زیادٕ زیادٕ اَٹریکٹ یِمَن چیٖزَن کُنَتھ دِلچَسپی کٔرٕکھ کریٹ یِمَن چیٖزَن مُتعلِق زاننَس ایٚسٹرو فِزِکٕس مَنٛز یۄس نوٚو علم چھُ سُہ چھُ کانٹَم لیٚولہِ پٮ۪ٹھ اتھ مَنٛز چھُ اَز کَمپیوٹَر یِوان یوٗز کَرنہٕ ٹیٚلِسکوپو سۭتۍ چھُ خاص کَر چھُ ڈِوایِس چھُ یُس گۄڈٕنیٚتھ گِلیلیو گلیلِیو وَن ٹیٚلِسکوپ اِنونٹ کوٚر تمہِ سۭتۍ آیہِ لاز آف گریٚوِٹیشَن لاز آف گریٚوِٹیشَن یِم چھِ کیاہ چھِ اتھ وَنان تِم آیہِ ثٲبِت کَرنہٕ تہٕ وۄنۍ چھُ ہِبلٹے ٹیٚلِسکوپ یا جیمٕز ویٚب ٹیٚلِسکوپ چھُ تَتھ مَنٛز تہِ چھِ دِلچَسپی أسۍ یَژھان اِنسان یَژھان زانُن کہِ بٕلیک ہول چھُ ایٚگزِسٹ گَژھان اتھ کۭژاہ ایج چھِ اتھ کِم ریٚڈِییشنہٕ چھِ امہِ مَنٛز کُم ویوٕ چھِ نیران یمو ویوَو سۭتۍ اَسہِ پَتاہ چھِ لَگان ایٚنَرجی کۭژاہ چھِ اَٹریٚکشَن کۭژاہ چھِ گَژھان گریوِٹی کٲژاہ چھِ غرض کہِ دِلچَسپی دِلچَسپی مِلے مےٚ امے چیٖزٕ سۭتۍ زیادٕ دِلچَسپی مِلے امے چیٖزٕ سۭتۍ زیادٕ کہِ یُس یہِ دُنیاہ چھُ زٔمیٖن وَرٲے دُنیا ہَس مَنٛز کُم کُم چیٖز چھِ بیٚیہِ تہِ وُجودَس مَنٛز آمٕتۍ تتھ مَنٛز چھِ تارَک چھِ یِوان تَتھ مَنٛز تَتھ مَنٛز چھِ یِوان گیسِز چھِ یِوان تَتھ مَنٛز تَتھ مَنٛز چھِ یِوان واریاہ زیادٕ ایٚلِمنٹ کیٚمِکٕل گیشیَس فارمہِ منٛز پَلسرز چھِ نیوٹران نیوٹران سٹارٕز چھِ تِمَن مُتعلِق زاننِچ تہٕ گٔے اَسہِ واریاہ زیادٕ دِلچَسپی پٲدٕ نیوٹران سٹار کِتھ پٲٹھۍ چھُ گَژھان ایٚکٕسپلوڑ یا بٕلیک ہول کِتھ پٲٹھۍ چھُ گَژھان ایٚک ایٚگزِسٹ یا یِم کیاہ چھِ یتھ وَنان یِم بِگ بینٛگ پٮ۪ٹھ سٲری اِونٹ چھِ گٔمٕتۍ امِچ ہِسٹری پَتاہ لَگٕنۍ امِچ تہِ گٔے دِلچَسپی واریاہ زیادٕ پٲدٕ امہِ موجوب چھِ أسۍ وۄنۍ امہِ موجوب چھِ أسۍ وۄنۍ واریاہ زیادٕ کوشِش کَران علم حٲصِل کَرنٕچ یَتھ مَنٛز آز یوٗز چھُ یِوان کَرنہٕ جیمٕز ویٚب ویٚب ٹیٚلِسکوپ یِم اتھ مَنٛز چیٖز چھِ یِوان اتھ مَنٛز چھِ گریوِٹیشَن یِوَن اتھ مَنٛز چھِ ویوٕز یِوَن اتھ مَنٛز چھ ایٚنَرجی یِوان وٕچھنہٕ اتھ مَنٛز چھِ یِم گریوِٹیشنَل ویوٕز ہاکِنٛگ ریڈیٲشنہٕ چھِ تِمَن ہُنٛد بِہیویَر یِوان زاننہٕ یمہِ سۭتۍ اَسہِ علمِ نجومیَتَس پٮ۪ٹھ واریاہ زیادٕ پَتاہ چھِ لَگان امہِ سۭتۍ چھِ أسۍ امہِ سۭتۍ چھِ أسۍ ہیٚکان یہِ پوٚز زٲنِتھ پوٚز زٲنِتھ کہِ یہِ دُنیاہُک یُس یہِ وجود چھُ یہِ کِتھ پٲٹھۍ چھُ آومُت یمیُک ما مَطلَب کیاہ چھُ یہِ دُنیاہ کِتھ پٲٹھۍ بَنیو ایٚگزِسٹ کِتھ پٲٹھۍ گوٚو زِ زِنٛدگی کِتھ پٲٹھۍ آیہِ یۄس یہِ لایف چھِ یہِ کِتھ پٲٹھۍ گٔے ایٚگزِسٹ یتھ دُنیا ہَس پٮ۪ٹھ یِمو یِمو چیٖزو سۭتۍ یِمو یِمو چیٖزو کوٚرُس بہٕ واریاہ زیادٕ اٹریٚکٹ ایٚسٹرونامی پَرنَس مَنٛز ایٚسٹرونامی ہابی نِنَس مَنٛز بَس